سَلام علیکُم أسۍ حظ چھِ نِؤز رِپوٹر اَسہِ ؤنِو حظ یہِ ویدَر کیٛاہ حظ چھُ ہاوان وۄنۍ بہٕ صُبحہِ پٮ۪ٹھ حظ اَچھا چلو ٹھیٖک حظ